ہیلو اسلام علیکُم تُہۍ چھِو حظ کَترِ بانہٕ بَناوان تہٕ مےٚ حظ ٲسۍ بانہٕ ضوٚرَتھ کَترِ آسنَس ضوٚرَتھ بیٚیہِ لیٚج ژور ییٚکیٛاہ أزۍ آز ہٮ۪کو أسۍ اورٕ یِتھ أسۍ چھِ روزان ییٚکیاہ ییٚتہِ ماگام تۄہہِ کیٛاہ چھُو ایڈرٮ۪س تُہۍ چھِو حظ دُکان وُکان کُنہِ کُنہِ جایہِ آ آ اَدٕ ٹھیٖک حظ چھُ ٹھیٖک حظ اَدٕ حظ